میون کۄسچَن چھُ کہِ تُہنٛدِس ایریا ہَس منٛز چھا مَطلَب کۭتیہِ پرَیویٹ ہاسپِٹَل چھِ تہنٛدِس ایریا ہَس منٛز کہِ پَتہٕ چھا ہیٚکان تِم تہنٛد مُشکِلات حَل کٔرِتھ یِم تۄہہِ ضرورت چھو آسان مَطلَب کُنہِ تہِ رَنگہٕ مَطلَب وارِیاہ أڑۍ چھِ ڈِس ایٚبلٕڑ پیپٕل آسان تِمَن تِمَن چھِ تِم ضروٗریات تِم نیڈٕس تَتہِ پورٕ گَژھان تۄہہِ چھو وا راحَت واتان تمہِ سۭتۍ فٔسٹہٕ آف آل کہِ پرَیویٹ ہاسپِٹَل چھِنہِ اَسہِ نَزدیک تِتھ پٲٹھۍ کیٚنٛہہ اَسہِ چھ گورمیٚنٹ ہاسپِٹلہٕ یَپٲر تہٕ پرَیویٹ ڈاکٹَر چھِ بِیٚہوان کُنہِ تہِ تِمَن نِش چھ أسۍ زیادٕ تَر گَژھان تہٕ اَتھ بارَس منٛز چھِنہِ أسۍ زیادٕ ایٚکٕسپیرنٕس کیٚنٛہہ کہِ تمہِ پَتہِ یِم أسۍ یِم آس پٲس ہاسپِٹَل چھ یِم اَسہِ نَزدیک چھ سٲنۍ اِیرِیا کِنۍ مَطلَب چھُ پرَیویٹ ہاسپِٹَل چھِنہِ کٕہٕنۍ تہِ مَگَر یِم گورمیٚنٹ ہاسپِٹَل چھِ اَسہِ نَزدیک واریاہ

ترٛےٚ ژور چھِ أسہِ چھِ تِمنٕے توٗر تور گَژھان تہٕ اَسہِ چھِ واتان راتٕلۍ بوٚڑ ڈاکٹَر سۭتۍ کَنسَلٹ کٔر تَتہِ چھِ رات چھُ واتان اَسہِ چھِنہِ کانٛہہ تہِ پرابلِم فیس گَژھان ییٚمہِ خٲطرٕ أسۍ گَژھو یہِ اَسہِ مَطلَب ڈزیز چھِ آسان اَسہِ چھ سُہ حَل گَژھان تتتھس چھِ اِنشاء اَللہ راحَت مِیلان تَتہِ باقٕے یِم ڈِسایٚبلٕڑ پیپٕل چھِ تِمَن خٲطرٕ تَتہِ چھِ اِنتظام وارِیاہ کہِ یُس اَسہِ ضرورت چھ آسان ییٚمہِ خٲطٕر أسۍ گَژھو یِم اَسہِ نیڈ چھ تِم چھِ اَسہِ پورٕ گَژھان تہٕ اَسہِ چھنہٕ پیٚوان کانٛہہ تہِ پرابلِم چھنہٕ اَسہِ گَژھان تَتہِ تہٕ باقٕے اَسہِ مَطلَب ضرورت چھ آسان تِم چھِ اَسہِ پورٕ گَژھان تِم چیز چھ اَسہِ میلان تَتہِ کُنہِ ساتہٕ چھنہٕ آسان ایٚولیبٕل تہِ کیٚنٛہہ تہٕ مَگَر ییٚلہِ ایٚولیبٕل آسہِ تہٕ تیٚلہِ چھِ اَسہِ راحَت مِیلان اَسہِ چھنہٕ کانٛہہ پرابلِم گَژھان تہٕ مَگَر پرَیویٹ ہاسپِٹَل چھِنہِ کیٚنٛہہ گورمیٚنٹ ہاسپِٹَل چھ اَسہِ یَپٲر تہٕ پِرَیویٹ ڈاکٹَر چھ بیٚہوان سٲنِس اِیرِیا ہَس منٛز یَپٲر ٲسۍ پٲس تہٕ تِمَن چھ گَژھان تہٕ اسہِ چھِ اِنشاء اَللہ واریاہ مَطلَب تمہِ ذٔریعہٕ مَطلَب ضروٗرت چھ اَسہِ مِیلان اَسہِ چھُ وارِیاہ اِنشاء اَللہ راحَت مِیلان تَتہِ یِم اَسہِ سٲنۍ نیڈ چھُ تِم چھِ تَتہِ پورٕ گَژھان اَسہِ چھِنہٕ کانٛہہ تہِ مُشکِلات گَژھان